آ کشمیٖری لنٛگویج یۄس چھِ سۄ چھِ واریاہ رِچ آ اِن دَ وٲلڈ آ رِچ اِن د وٲلڈٕ اَمِکۍ اَتھ منٛز آسنَس کیازِ ییٚمِچ چھِ پرووایڈ کران کالٹی کالٹی کالٹیٹِو اینٛڈ کانٹِٹیٹِو لِٹریچَر تہٕ یۄس کشمیٖری لنٛگویج چھِ یہِ چھِ واریاہ آ خوٗبصوٗرَت لنٛگویج باقیو زَبٲنیو کھۄتہٕ یِم باقٕے زَبٲنۍ دُنیاہَس منٛز چھِ باقٕے لنٛگویج دُنیاہَس منٛز چھِ تمہِ کھۄتہٕ چھِ یہِ واریاہ خوٗبصوٗرت لَنٛگویج تہٕ اَمِکۍ یِم لِٹریچَر چھِ کشمیٖری لِٹریچَر یِم زِ تِم چھِ مطلب پویٹری چھِ یا آ ٹیلٕز رِڈٕلٕز چھِ یا باقٕے آ مطلب اۭں باقٕے کہاوَت چھِ یِم کشمیٖری لنٛگویج منٛز چھِ لیکھنہٕ آمژٕ یا کشمیٖری لَنٛگویج منٛز یِم گَزٕل لیکھنہٕ آمژٕ چھِ یا کشمیٖری لنٛگویجہِ منٛز یِم بٲتھ لیکھنہٕ آمژٕ چھِ تِم چھِ واریاہ بہتریٖن تہٕ واریاہ خوٗبصوٗرت باقیو مطلب آ زَبٲنیو کھۄتہٕ تہٕ یہِ چھِ اَکھ آ مطلب اَکھ کالٹِو کالٹیٹِو اینڈ کانٹِٹیٹِو آ یُس زَن یِم کَران چھِ یہِ آ پرووایڈ یہِ لیٚکٹ لِٹریچَر تہٕ یہِ چھُ اَمیُک رول یُس زَن کَلچرَل ہیٚرِٹیج آف سوساے سِٹیٹ چھِ آ کَلچُرَل ہیٚرِٹیج مطلب پرٛموٹِنٛگ اَتھ منٛز چھِ یہِ پرٛموٹ کَران کَلچرَل ہیٚرِٹیج مطلب یُس أسۍ آ پَنٕنہِ سوسایٹی ہُنٛد آ